میون فیورِٹ پٕلیر چھُ بابر عظم تٔمہ سُند کَور ڑرایو چھِ مے واریاہ پَسند اگر بہٕ کُنہِ دۄہ تٔمس سَمکھیاوُس تٔمس وںہٕ بہٕ ژٕ کیازِ نہٕ خاندر کَران